اگر أسۍ وٕچھو کَشمیٖری لنگویج چھِ واریاہ اکھ اصل لنگویج تکیاز اگر أسۍ وٕچھو یِم کٲشر چھِ جموں اینٛڈ کشمیٖرچھِ یعنی کہ سٹیٹ یُس اِنڈیاہُک اکھ سٹیٹ چھُ جموں اینٛڈ کشمیٖر تتھ مَنٛز چھ یِوان ونکیٚنَس کٲشٕر لنگویج کٲشٕر لنگویج چھِ اکھ واریاہ اصل لینٛگویج تکیاز یہِ چھِ کٲشریٚن مُتعلِق اکھ یمن چھِ یہِ اکھ پنن آسان یہِ لنگویج یمہ سۭتۍ یہ پانہ ؤنۍ چھِ ہیٚکان کٔرِتھ یِم چھِ اتھ مَنٛز بِزنِس تہِ ہیٚکان کٔرِتھ یمہ سۭتۍ یِم ہیٚکَن ییٚلہِ ییٚلہِ یمو بِزنَس تہِ کٔر امہ سۭتۍ یمن کیاہ چھ گَژھان

یمن چھ یہِ پر یہِ پرموٹ یمن چھ یہِ پرموٹ گَژھان امہ سۭتۍ کشمیٖری لنٛگویج تکیاز اگر أسۍ وٕچھو یوٗتاہ یوٗتاہ کٲشُر زیاد زیاد پَنن کٲشٕر کشمیٖری لنٛگویج پرٕزیٚرو کَرِ تیوتاہ چھُ تٔمِس فٲیدٕ یِوان اگر أسۍ وٕچھو کشمیٖری لنٛگویج سۭتۍ ونکیٚنَس کیاہ چھُ گَژھان ونکیٚنَس یِتھ پٲٹھۍ زَن ونو کٲشٕر لنٛگویج یوٚس چھِ سۄ چھِ واریاہ اکھ اصل لنگویج کیازِ یُس کٲشر یوز کَران پانہ ؤنۍ اگر أسۍ وٕچھو یہِ کِتھ پٲٹھۍ چھِ رِپریٚزیٚنٹ گَژھان اگر أسۍ گۄڈنیٚتھے ایٚجُکیشَن سِسٹَمَس مَنٛز ایٚجُکیشَن سِسٹَمَس مَنٛز چھ یہ سکولَن مَنٛز سکولَن مَنٛز سکولَن مَنٛز چھِ یہِ گَژھان یوٗز تکیاز اگر أسۍ وٕچھو یۭژاہ یۭژاہ یہِ بَچَن مُتعلِق وَننہِ یی کَشمیٖری لَنٛگویج تیوتاہ چھُ بیٚنفِٹ ملان یمن تکیاز اگر یم ہیٚچھان چھِ کَشمیٖری لَنٛگویج کیاہ گے امہ سۭتۍ کیاہ چھُ گَژھان امہ سۭتۍ چھُ کَشمیٖری لَنٛگویج پرَموٹ گَژھان اگر أسۍ وٕچھو یِم ٹیورِسٹ چھِ یور یِوان تِم تہِ چھِ أڑ چھِ بَنان شوقیٖن أسۍ ہیٚچھ ہو ییٚتِچ کَشمیٖری لَنٛگویج یہِ کیاہ لنگویج چھِ یہِ کِژھ اصل لنگویج چھ امہ سۭتۍ چھِ یِم اِنَسپایَر گَژھان ییٚلہِ تِم اِنَسپایَر گے کَشمیٖری لَنٛگویج سۭتۍ تِم چھِ دَپان او زَبَردَس لنگویج ہَسا نہ چھِ ییٚلہِ اگر أسۍ وٕچھو ییٚلہِ بِزنِس چھُ کران ییٚتیُک کٲشُر اگر أسۍ وٕچھو اگر باقیَن سۭتۍ چھُ بِزنِس کَران سُہ چھُ کران امے لنگویج سۭتۍ بزنس تہٕ تمہ سۭتۍ چھِ سٲنۍ کَشمیٖری لَنٛگویج پرَموٹ گَژھان ییٚلہِ بِزنِس برونٛہہ کُن چھُ گَژھان سُہ وٕچھان چھ امے کَشمیٖری پٲٹھۍ کتھ کٔر گوٚو اتھ چھُ کیٚتھانۍ اورٕ یورٕ یہِ چھُ کَشمیٖری لَنٛگویج یہ چھ زَبَردَس اکھ لنگویج یہ چھ امہ سۭتۍ گَژھان اگر أسۍ ونکیٚس وٕچھو میٖڈیاہَس مَنٛز اسہِ پَزِ ونکیٚنَس یم پورٹل چھ واریاہ چھِ کشمیٖری پورٹل تہ اگر أسۍ وچھو ونکیٚنَس وچھو کَشمیٖری عُظما یُس چھُ نہ یہ چھ پیج پیج اکھ تتھ مَنٛز کیاہ چھ گَژھان تتھ مَنٛز چھ کَشمیٖری لَنٛگویج یوٗز گَژھان سُہ کِتھ پٲٹھۍ چھِ یوٗز گَژھان تتھ مَنٛز چھِ یِوان یِم تہِ یِم سہاوت وٲلۍ چھِ آسان تِم چھِ کران کٲم تِم چھِ کشمیٖری لنگویج کران یوٗز یہِ رِپریٚزیٚنٹ کرنَس مَنٛز اگر أسۍ وٕچھو امہ سۭتۍ تہ چھ واریاہ بیٚنِفِٹس تہِ ملان اسہِ تکیاز اگر أسۍ وٕچھو یۭژای یۭژاہ یِم میٖڈیاہَس وَنان یُس بوزَن وول آسہِ سُہ تہِ بوزِ کشمیٖری پٲٹھی گوٚو کَشمیٖری لَنٛگویجے گے ایٹ لاسٹ پرموٹ تہٕ اسہ کیاہ ونکیٚس ایٚجُکیشَن سِسٹَمَس مَنٛز اگر أسۍ وٕچھو ونکیٚنَس ایٚجُکیشَن سِسٹَم چھُ سُہ چھُ واریاہ اصل ایٚجُکیشَن سِسٹَم ونکیٚنَس اگر أسۍ وٕچھو جموں اینڈ کشمیٖرَس مَنٛز اکھ کَشمیٖری لَنٛگویج اسہ یِوان بولنہٕ تہٕ تمی سۭتۍ کیاہ اوس گَژھان تمہ سۭتۍ اوس گَژھان کہ بَچَن مُتعلِق اوس بَچن ٲسۍ نالیج ملان کہ کَشمیٖری لَنٛگویج کیاہ ے یہِ کِتھ پٲٹھۍ گے اِوالو یا کَتہِ پیٚٹھ آیہ اگر أسۍ وٕچھو گۄڈنیٚتھے چھِ کَشمیٖر ییٚتہِ ٲسۍ پرٲنۍ یِم پۄیِٹ ٲسۍ کشمیٖرَس مَنز لل دیٚد اگر أسۍ وٕچھو یا باقے باقے پۄیِٹ تہِ ٲسۍ تمو چھُ کشمیٖری پٲٹھۍ واریاہ لیٚچھمت تمو چھ غزلہٕ لیٚچھمَژٕ واریاہ واریاہ قٕسمچہ امہ سۭتۍ گے تمن یوٚس یہِ کَشمیٖری لَنٛگویج چھِ سُہ گے پرَموٹ ار أسۍ ونکیٚنَس وٕچھو وۄنۍ کِتھ پٲٹھۍ چھِ یِم میٖڈیاہَس پیٚٹھ رِپریٚزیٚنٹ گَژھان اگر أسۍ وٕچھو ونکیٚنَس یِم تہِ تۄہہِ وونمو کہ یم یم چھِ یم آسان سحافَت وٲلۍ تم چھِ کَران کَشمیٖری لَنٛگویج یوٗز تہٕ تمہ سۭتۍ چھِ گَژھان کَشمیٖری لَنٛگویج پرَموٹ گویا اسہِ پَزَن نے نے اسہِ چھ وۄنۍ یہے تھاون دیان کہ اسہ چھِ نے نے یِم یوٗنِٹس کھولٕنۍ ییٚمہِ سۭتۍ سٲنۍ کَشمیٖری لَنٛگویج پرَموٹ گَژھِ تہٕ واریاہ اکھ اصل اصل چیٖز چھِ یہِ کَشمیٖری لَنٛگویج تکیازِ اگر أسۍ وٕچھو یۭژاہ یۭژاہ ونکینَس کَشمیٖری لَنٛگویج زیاد زیاد یوٗز گَژھِ تیوتاہ روزِ یہِ زندٕ اگر أسۍ وٕچھو کہ اسہِ کیاہ پَزِ کَرُن ییٚلہِ اَسہِ بَچہِ زیٚوِ تتہِ پیٚٹھ مَرنَس تام کیاہ پَزِ اَسہِ یاد تھاوُن گوٚو اسہِ پَزِ یُہے تھاوُن کہ ییٚلہ بَچہِ زاو أسۍ کیاہ کرو تٔمِس أسۍ کرو تٔمِس کٲم أسۍ تُلو تہٕ أسۍ تراوون سُہ گۄڈنیٚتھے سکولَس مَنٛز ییٚلہِ أسۍ تراوون یا تٔمِس سپوٗن فیٖڈِنٛگ کرو سُہ کرو تتھ مَنٛز آسو نہٕ أسۍ تٔمِس کران اردو یا باقے اِنٛگلِش پٲٹھۍ کتھ کِہیٖنۍ اگر اسہ اِنٛگلش اگر أسۍ کَشمیٖری لَنٛگویج چھِ پرَموٹ کَرٕنۍ أسۍ کیاہ کرو أسۍ کرو کٲشر پٲٹھی کتھ گوٚو ییٚلہِ أسۍ کٲشر پٲٹھی کتھ تٔمِس کرو تٔمِس کیاہ گَژھِ تمہ سۭتۍ تیٚمِس یی اکھ حِساب ہیٚو دَپہِ کہ نہ آ کیٚتھانۍ کَشمیٖری لَنٛگویج ہَسا چھِ سٲنۍ مَدَر لنگویج تہٕ ونکیٚس چھ یِوان وٕچھنہ کہ یم اگر أسۍ وٕچھو بہٕ کَرٕ کتھ ونکیٚنَس سرینَگَر یا باقے ڈِسٹرکَن ہٕنٛز ونکیٚنَس چھِ کوٗشش گَژھان کہ ونکیٚنَس چھ بَچَس کران کوشش کہ یہِ کرناوون اِنٛگلِش یا اردو ہیٚچھناوون أسۍ کشمیٖریَس پیٚٹھ چھَ نہٕ ونکیٚس کانہہ دیانے یِوان دنہ اگر أسۍ وٕچھو اگر کشمیٖریَس پیٚٹھ دیان یی دنہ تہٕ سٲنۍ حالت آسہہَ نہٕ ونکیٚنَس یہِ کینٛہہ ونکیٚس اگر وٕچھو ونکیٚس چھِ گورمنٹ واریاہ واریاہ پروجَکٹ چھِ لانٛچ کران کَشمیٖری لَنٛگویج اَننہٕ خٲطرٕ تکیاز اگر أسۍ وٕچھو واریاہ قسمٕکۍ پروجَکٹ چھِ آے آے ٹی مَدراس چھ آے آے ٹی مدراسَن کوٚر أکیاہ یُہے یھس پروجَکٹ چھُ چَلان یہِ کوٚرُکھ امے موٚکھٕ اِنشیٹ تکیازِ اگر أسۍ وٕچھو کہ وچھنہ چھ یِوان کہ یس کَشمیٖری لَنٛگویج چھِ یہِ ہَسا چھِ ڈیڈ گٔمٕژ ونکیٚنَس امس ییٚلہِ یہِ ڈیٚڈ گے یہِ کَشمیٖری لَنٛگویج امہ سۭتۍ چھِ گَژھان کٲم کہ ییٚلہِ یہِ ڈیٚڈ گے امہ سۭتۍ چھِ ونان اِنسان ہاے ہے وۄنۍ کیاہ کَرٕ بہٕ ییٚلہِ دَپان ڈیٚڈ گے ییٚلہِ یہِ ڈیٚڈ گے وۄنۍ کرو کٲم وۄنۍ بہٕ ہَسا کرو بَدَل کانٛہہ مگر اگر أسۍ وٕچھو کہ ییٚلہِ یہِ ڈیٚڈ لنگویج گے امہ سۭتۍ پَزِ اَسہِ کٲم کَرٕنۍ کہ اسہ پزَن ونکیٚنَس یہِ کَشمیٖری لَنٛگویج یوٚس پَنن چھِ اسہِ کَشمیٖری لَنٛگویج پنن یوٚس مَدَر ٹَنٛگ چھِ اسہِ یہِ پَزِ اسہِ بَچاون أسۍ کیاہ کرو کٲم گۄڈٕنیٚتھے اگر أسۍ وٕچھو بچہٕ زاو گوٚو یہِ ہیٚچھناوون أسۍ کشمیٖری پٲٹھی یہِ ہیٚچھناوون أسۍ کشمیٖری پٲٹھی ونو أمِس ووتھ تھوٚد یا کینٛہہ باقے ونوس یہِ گوٚو یہِ مگر کٲشر پٲٹھۍ تٔمس روزِ پَننِس کانٛشَس یا سَب کانشسلی روزِ تٔمِس یاد کہ کیٚتھانۍ ہَسا چھِ یہِ لنگویج تہٕ یہِ ہَسا چھِ وَننہٕ یِوان گوٚوَ ٹھیٖک امہ پَتہٕ اگر أسۍ وٕچھو کہ یُس کیاہ چھِ اتھ ونان دٔیِم لنگویج کٲم کرو أسۍ ییٚلہِ وۄنۍ بچہ زاو وۄنۍ آسہِ یہِ سُکولَس تراوُن یہِ تراون أسۍ یہِ ترا یہِ تراون أسۍ تتھ سکولَس یہِ تراہون أسۍ تتھ سکولَس کہ امس گَژھِ کٲم امس یی نہٕ یہِ کِہیٖنۍ أمس